السلام علیکُم ورحمتُہ اللہ وَبَرکاتہوٗ سوال چھُ زِ اِنڈیاہَس کیٛاہ چھُ آفِشَل لینٛگویج تہٕ ییٚتہِ کیٛاہ کیٛاہ لینٛگویج چھِ باقی یِوان ونٛنہٕ ییٚتہِ کیٛاہ کیٛاہ چھِ باقی لینٛگویجِس ونٛنہٕ یِوان تہٕ اِنڈیاہَس منٛز یُس آفِشَل لینٛگویج چھُ یہِ چھِ ہِندی یُس بِہار راجِستانَس تہٕ اُتَر اُتَر اُتراکھنڈَس منٛز چھُ یِوان بولنہٕ تہٕ تَمہِ پَتہٕ چھِ ییٚتہِ یَتھ واریاہ بیٚیہِ لینٛگویج تہِ پنٛنہِ جیسے تامِل چھِ تامِل چھِ یِوان تامِل ناڈُوَس منٛز وۄنۍ ہِندی چھِ ہِندی چھِ یَتھ آفِشل لینٛگویجی تہٕ تامِل چھِ یِوان تامِل نا تامِل ناڈُوَس منٛز بولنہٕ تہٕ بیٚیہِ چھَس تِلگوٗ تیٚلگوٗ چھِ تِلنٛگانہٕچ آفِشَل لینٛگویج تہٕ یہِ تہِ چھِ آندھرٛا پرٛدیشَس تہٕ وغیرہ یِمَن بیٚیہِ أکِس دۄن جایَن یِوان بولنہٕ مَراٹھی مَراٹھی تہِ چھِ اَکھ لینٛگویج یُس مہاراسٹرٛاہَس منٛز چھِ مہاراسٹرٛاہٕچ آفِشَل لینٛگویج چھُ بیٚیہِ چھِ یہِ گُوا تہٕ دَمنٕچ تہٕ آفِشَل لینٛگویج بیٚیہِ چھِ یَتھ بیٛاکھ اَکھ لینٛگویج یَتھ گُجراتی وَنان چھِ یہِ گُجراتی تہِ چھُ آفِشَل لینٛگویج یہِ کَمِچ آفِشَل لینٛگویج چھُ یہِ چھِ گُجراتٕچ آفِشَل لینٛگویج گُجراتَس منٛز چھُ اَکھ گُجراتی بولان تہِ بیٚیہِ چھِ اَمِچ یہِ آفِشَل لینٛگویج بیٚیہِ چھِ دادرہ تہٕ ناگرَس منٛز تہِ یہِ بولنہٕ یِوان اَمۍ پَتہٕ چھِ بیٛاکھ اَکھ لینٛگویج بٮ۪نٛگالی تہٕ بٮ۪نٛگالی یُس چھِ بٮ۪نٛگالی تہِ چھِ آفِشَل لینٛگویج یہِ چھِ بٮ۪نٛگلادیشِچ تہٕ وٮ۪سٹ بنٛگالٕچ بیٚیہِ تِرٛپوٗراہٕچ آفِشَل لینٛگویج بیٚیہِ چھِ اَکھ لینٛگویج یَتھ کَناڑا وَنان چھُ تہٕ یُس یہِ کَناڑا چھِ یہِ تہِ چھِ آفِشَل لینٛگویج کَرناٹکاہٕچ تہٕ ساوُتھ اِنڈیاہٕچ تہٕ بیٚیہِ چھُ مٔلیالَم بیٛاکھ اَکھ لینٛگویج تہٕ مٔلیالَم تہِ چھِ آفِشَل لینٛگویج کیرلاہٕچ ساوُتھ اِنڈیاہٕچ لَکشہِ دیٖپٕچ سَنسکِرٛت چھِ اَکھ لینٛگویج یہِ سَنسکِرٛت تہِ چھِ آفِشَل لینٛگویج اُتراکھنڈَس منٛز بیٚیہِ گُپتا اٮ۪مپایرٕکہِ یِم اُردو چھِ اُردو چھِ تہِ چھِ آفِشَل لینٛگویج پاکِستانٕچ ڈٮ۪لی ہِنٛز تہٕ اُترپرٛدیشِچ پَنجابی چھُ پَنجابی تہِ چھُ آفِشَل لینٛگویج یہِ چھُ کَمِچ آفِشَل لینٛگویج یہِ چھُو پَنجابٕچ ہَریاناہٕچ ڈٮ۪لی یہِ چھِ چٔندی گھڑٕچ اَسامیٖز تہِ چھُ اَکھ لینٛگویج ییٚتہِ یُس آسامَس منٛز بولنہٕ چھِ یِوان کونٛکنی تہِ چھِ اَکھ لینٛگویج یہِ چھُ آفِشَل لینٛگویج گوواہٕچ اوڈِیا چھِ اَکھ لینٛگویج یہِ چھِ آفِشَل لینٛگویج اُڈاسہٕ اوڈے اوٚڈاساہٕچ بیٚیہِ چھِ جارکھنڈٕچ بیٚیہِ چھُ کشمیٖری یہِ چھُ اَسہِ پَیی یہِ چھُ آفِشَل لینٛگویج کَمِچ جموں اینٛڈ کشمیٖرٕچ مٮ۪تھالی تہِ چھُ اَکھ لینٛگویج اور یہِ چھُ آفِشَل لینٛگویج بِہارٕچ تہٕ سِندھی تہِ چھِ اَکھ لینٛگویج یہِ چھِ آفِشَل لینٛگویج سِندٕچ تہِ برٛامِن تہٕ برٛامِن ڈایناسٹی آف سِندھی نٮ۪پالی نٮ۪پالی چھُ آفِشَل لینٛگویج نٮ۪پالٕچ سِکِمٕچ تہٕ بیٚیہِ چھِ اَپَر مَستینٛگٕچ ڈوگری چھےٚ ڈوگری تہِ چھِ بولنہٕ یِوان جموں اینٛڈ کَشمیٖرَس منٛز مگر ڈوگری چھِ بولان جیٚمِکۍ لوٗکھ تہٕ کٲشُر چھُ بولان کَشمیٖرٕکۍ لُکۍ بودھوٗ تہِ چھِ اَکھ لینٛگویج تہٕ بودھوٗ چھِ زیادٕ کَتہِ بولان بودھوٗ چھِ زیادٕ بولان بُدھٕز یِم چھِ یا یا ہٮ۪کو أسۍ یہِ تہِ ؤنِتھ لداخ رِجنَس منٛز چھِ یہِ بودھوٗ لینٛگویج زیادٕ یِوان بوزنہٕ اِنٛگلِش تہِ چھُ ییٚتہِ بولان تہٕ اِنٛگلِش چھُ اِنڈیاہَس منٛز تہِ تہِ اِنٛگلینٛڈ تہِ فِلپِیَن تہِ کِنیے تہِ یِمَن واریاہَن فارِن کنٹِرٛیَن ہٕنٛز آفِشَل لینٛگویج چھِ اِنٛگلِشی سٮ۪نٛٹَل چھِ یہِ چھُ آفِشَل لینٛگویج رانچی ہِنٛز مٔنِپوٗری چھِ مٔنِپوٗری تہِ چھِ اَکھ لینٛگویج راجِستھانی چھِ یہِ چھِ آفِشَل لینٛگویج شٮ۪کِسا شیخ سارٕچ غرض چھُ یہِ کہِ اِنڈیاہَس منٛز چھُ نَہ صرف ہِنٛدی یوت بولنہٕ یِوان کیٚنٛہہ بَلکہِ ییٚتہِ چھُ واریاہ یِم باقی زبان تہِ یِوان بولنہٕ تہِ اِنڈیا یُس چھُ اِنڈیاہَس چھُ وَنٲنی کہِ ییٚتہِ ہسا چھُ لِنٛگوِسٹِک ڈایوٲسِٹی بَڑٕ زیادٕ تِکیٛازِ اِنڈیا چھُ اَکھ سُہ کَنٹرٛی ییٚتہِ واریاہ لینٛگویجِس یِوان چھُ یِوان چھِ بولنہٕ تہٕ بیٚیہِ چھِ ییٚتہِ واریاہ اَسُن وا بیٚیہِ چھِ ییٚتہِ بیٛاکھ اَکھ چیٖز تہِ اِنڈیاہَس منٛز یِم لینٛگویج چھِ تَوَے ییٚتہِ زیادٕ تِکیٛازِ ییٚتہِ چھُ واریاہ زیادٕ مَذہَب تہٕ واریاہ زیادٕ یِم چھِ یَتھ سٕٹیٹٕس چھِس تَوَے چھِ یَتھ واریاہ زیادٕ یِم یِوان بوزنہٕ چلو تو أسۍ اَگر شاٹَس منٛز وَنو تہٕ اِنڈیا یُس چھُ اِنڈیا چھُ بَڑٕ اَصٕل اَکھ مٕلٕک یَتھ منٛزَن واریاہ یِم لینٛگویج چھِ یِوان بولنہٕ باقی وسلام السلام علیکُم ورحمتُہ اللہ وَبَرکاتہوٗ